اہن حظ آ ییٚلہِ یہِ پیٹرولَس چھُ قۭمَتھ ہُران اَسہِ چھِ اَمہِ سۭتۍ واریاہ پرابلم گژھان کہِ کانٛہہ چھُ آسان غریٖب سُہ چھُنہٕ ہٮ۪کان یہِ ییٚلہِ یہِ پیٹرولَس چھُ قۭمَتھ ہُران سُہ چھُنہٕ ہٮ۪کان پیٹرول ہیٚتھ کیٚنٛہہ تٔمِس چھُ بِچارَس پرابلِم گژھان بیٚیہِ چھُو تۄہہِ وَنان اَمہِ سۭتۍ چھُ گژھان ہواہَس منٛز آلودگی اَمہِ سۭتۍ چھُ اِنسانن واتان گژھان واریاہ مُشکِل